کیٚنٛہہ خاص مزہبی جایہِ یِم لُکھ گَژھَن وِزِٹ کَرنہِ ہِندوستانَس مَنٛز تِمو مَنٛز چھِ مَسَلمانَن تہٕ خٲطرٕ تہٕ باقٮ۪ن خٲطٕر تہِ جامع مسجد نیو دہلی مَنٛز تہٕ امرِتسَرَس مَنٛز چھِ گولڈن ٹٮ۪مپٕل تہٕ ویشنودیوی ٹٮ۪مپٕل ہَساے چھُ تہٕ سومناتھ ٹٮ۪مپٕل تہٕ ہَساے چھُ کینژھ ن خاص مَندَرَن مَنز ییٚمہِ یِمَن دُنیا برٕکۍ ہیٚندۍ لُکھ تہٕ ہندوستان پٮ۪ٹھ واریاہَن جاٮ۪ن ہٕندۍ لُکھ چھِ یِوان تہٕ گَژھان یِمو جایو وَرٲے ہَسا چھِ کٔشیٖر اَندر تہِ کینٛہہ جاے یِتھ کَنۍ زَن درگاہ حضرت بَل چھُ مخدوم صوب چھُ یِم ہَساے مزہبی لُکھ تِمَن جاٮ۪ن چھُ پسند یِوان کَرُن تہٕ باقٕے لُکھ تہِ ہَساے چھِ یِوان